آز کَل کِس زَمانَس منٛز چھ سون ماحول واریاہ آلود گوٚومُت چاہے ہوا چھُ آب چھُ یا زمیٖن چھےٚ سٲرۍسٕے چھُ ؤنٛۍکیٚنس سٮ۪ٹھاہ خرٲبی مموم جام پٔلاسٹِک باغہٕ دوا بیٚیہِ باقٕے زہریٖلہٕ دوہَن ہُنٛد اِستعمال چھُ یِوان لاتعدٲدی سان کرنہٕ ییٚمہِ کہِ وجہہ سۭتۍ سون ماحول گوٚو بے انتہا خراب تہٕ اَمیُک نٔتیٖچہٕ اَگر وٕچھنہٕ یِیہِ لاعلاج بیماریٚن منٛز گوٚو واریاہ زیادٕ اضافہٕ ہسپتالن منٛز چھےٚ نہٕ لَتھٕ تراونَس جاے تہٕ اَمیُک زَمہٕ دار چھِ أسۍ پانے ماحولَس یہِ ییٚمہِ آلودگی ہُنٛد نٔتیٖجہٕ سۭتۍ چھ دٔرۍیاب تہٕ کۄلہٕ خۄشٔک تہٕ برباد گٔمژٕ چیٚنہٕ خٲطرٕ چھےٚ نہٕ آب دستِیاب کیٚنٛہہ ہواہَس منٛز چھُ زہریٖلہٕ دٔہہ لَبنہٕ یِوان ییٚمہِ وجہہ سۭتۍ سون صحت واریاہ گوٚو خراب موسمَس منٛز آیہِ سٮ۪ٹھاہ تبدیٖلی باقٕے اوس موسَم اوس اَصٕل تہٕ خۄشگروار روزان مَگر آزٕ آز کل چھ موسم واریاہ زیادٕ خراب وَنٛدس منٛز چھ کَم شیٖن پیٚوان تہٕ بہارَس منٛز چھُ روٗد تہٕ ڈونٹھ پیوان ییٚمہِ سۭتۍ فَصٕل چھُ تباہ تہٕ بُرباد گژھان اَتھ چھ بیٚیہِ اکھ نٔتیٖجہٕ کہِ اَسہِ ژھٕنۍ جنٛگلَس منٛز کُلۍ تہِ ژٔٹِتھ ییٚمہِ سۭتۍ زَن سون ماحول واریاہ زیادٕ خراب گوٚو ییٚمہِ سۭتۍ زَن ہوہس منٛز تہِ ہوا روٗد نہٕ تیُتھ صاف کیٚنٛہہ تہٕ یتھ اَتھ چھِ أسۍ سٲری پانے زِمہٕ دار